ہیلو السلام علیکم اَصٕل پٲٹھۍ تُہۍ چھِو ٹھیٖک آ شُکُراَلحَمدُاللّٰہ تُہۍ ؤنِو بیٚیہِ سٲری ٹھیٖک کینٛہہ خٲرٕے اوسا اہن نہٕ

ہا اِنَ لِلّٰہِ وَ اِنَ اِلَیہِ راجِعوٗن ہَے یہِ کِتھ پٲٹھۍ آو یہِ حادثہٕ پیش یہِ کَر گوٚو اچھا

ٹھیٖک چھُ ییٚکیٛاہ أسۍ یِمو وٕنی فَٹو فَٹ یِمو أسۍ وٕنی اوٗرۍ ٹھیٖک چھُ ییٚکیٛاہ بہٕ وَنَکھ تہٕ أسۍ نیرو اچھا سُہ چھا وٕنہِ ہوسپِٹَلَے اچھا ٹھیٖک چھُ اچھا بِہِو رۄبَس حَوال